أسۍ چھِ لانٛگ بَاَیِکِنٛگ ٹِرِپ خٲطرٕ یِتھ پٲٹھۍ تَیار گژھَان أسۍ چھِ گۄڈنکُے چیٖز باَیَک پَیٹرول اَنُن بٔرِتھ فُل ٹَینٛکِی اَنٕنۍ کٔرِتھ بیاکھ چیٖز أسۍ چھِ وٕچھَان اسہِ چَھا ہِیلمِٹ بیاکھ چیٖز أسۍ چھِ وٕچھُن گۄڈٕ اَسہِ چھا لایِسؠنٕس تِیٚلہِ ہؠکَو أسۍ لانٛگ بایِکِنٛگ ٹِرِپ خٲطرٕ گٔژھِتھ پتہٕ چھِ سَٹٕن تھِنٛگٕس یِم أسۍ پانَس سۭتۍ ہؠکَو تُلِتھ تِمَو منٛز چھِ گۄڈنِکُے اَکھ لایِسَنس دویِم چھُ پَیٹرول چھُ اَسہِ تُلُن رِزٲرو ترٛیٚیِم یُس چیٖز چھُ اَسہِ چھِ ہیٚلمِٹ تُلٕنۍ ضَروٗری ژوٗرِم یُس چیٖز چھُ اَسہِ چھُ پَنُن خیال تھاوُن اَسہِ چھُ بایِکہِ ہِنٛدۍ سامان تُلُن سۭتۍ